ایچ پی لیپ ٹاپ چھِ واریاہ اَصٕل یۄس اَمِچ فنٛگشَن چھِ سۄ تہِ چھِ واریاہ اَصٕل یۄس اَمِچ ریم یا رام چھِ سُہ تہِ چھِ واریاہ اَصٕل اَمِچ بیٹرِی یۄس چھِ سو تہِ چھِ واریاہ اَصٕل تَتھ چھِ واریاہ ٹایِم نیران بیٚیہِ چھِ یہِ کَم پاورَس پٮ۪ٹھ تہِ چارٕج گژھان یُس یہِ ایچ پی لیپ ٹاپ چھُ یہِ چھِ ہیٚکان أسۍ آرام سان بیگَس منٛز نِتھ یُس اَمیُک وَزَن چھُ آسان سُہ چھِ واریاہ کَم آسان یہِ چھِ أسۍ آرام سان ہیٚکان اَکہِ جاے پٮ۪ٹھ بیٚیِس جاے پٮ۪ٹھ پَکنٲوِتھ ایچ پی لیپ ٹاپ چھِ سانہِ زندگی خٲطرٕ واریاہ اَصٕل